آ یہِ چھُ مےٚ باسان یہِ چھُ اصٕل سَوال اتھ منٛز ونہو تۄہہِ بہٕ یہِ اِنسان اِنسان زِندگی منٛز واریاہ زیادٕ سَبق میلان خاص کر یہِ زِ مشکل وقتَس منٛز چھُ یہِ انسان کُنُے زوٚن آسان مشکل وقتَس منٛز چھُنہٕ اِنسانَس پَزِ نہٕ بیٚیِس نِش اُمیٖد تھاوٕنۍ یُس آز دوست آسہِ سُہ ہیٚکہِ پَگاہ دُشمَن ٲسِتھ یُس آز دشمن آسہِ سُہ آسہِ پَگاہ دوست اسلیے گژھہِ اِنسان اکھ چیٖز یاد تھاوُن پَنُن راز گژھہِ نہٕ وَنُن کٲنٛسے چاہے سُہ کانٛہہ تہِ ٲسۍ تن پَنٕنۍ کَمزوٗری گژھہِ نہٕ کٲنسہِ بُتھہِ کٔنۍ ہاوٕنۍ کیٛاہ پَتہ ییٚمِس دوستَس بہٕ پَنٕنۍ کَمزوٗری چھُس وَنان پَگاہ اگر سُے مےٚ دُشمَن ہُو بَنیٛو یا تٔمۍ سٕنٛدۍ سۭتۍ اَگر مےٚ پگاہ پرٛابلِم گے سُے ما تُلہِ میٛانہِ تَمہِ کَمزوٗری ہُند فٲیدٕ سُہ ما گراے مےٚ تَمے کَمزوٗری سۭتۍ ٲں یہِ چھُ مےٚ باسان اکھ چیٖز یُس نہٕ اِنسان زانٛہہ تہِ گژھہِ کٲنسہِ وَنُن تِکیٛازِ بہٕ اوسُس واریاہ زیادٕ بھروسہٕ کران أکِس یارَس پٮ۪ٹھ تٔمِس ؤنۍ مےٚ اکہِ دۄہ یِتھٔے پٲٹھۍ پَنٕنۍ پرٛابلِم مےٚ آسہٕ تھوڑا غلطی اکھ زٕ گٔمژٕ مےٚ تٔمِس ووٚن مےٚ مےٚ گٔے ییٚتہِ نَس ییٚتہِ نَس غلطی اور ییٚمِس سۭتۍ مےٚ سُہ غلط کوٚرمُت اوس تٔمِس ٲس نہٕ مگر پَتہ کیٚنٛہہ أمۍ چھُ مےٚ سۭتۍ غلط کوٚرمُت تٔمِس یارَس گوٚو تھوڑا اَن بَن گٔے اسہِ درمیان تٔمِس گوٚو تھوڑا مےٚ سۭتۍ سُے یار ووٚتھ اَکہِ دۄہَن سُہ اوس مےٚ باسان یہِ چھُ مےٚ زوٗ کھۄتہٕ تہِ زیادٕ ٹوٹھ سُے یار گوٚو تٔمسٕے میٛٲنِس ٲں بیِٚیس نَفرَس نِش ووٚننَس دوٚپنَس ییٚمۍ کورُے ژٕےٚ یِتھ پٲٹھۍ یِتھ پٲٹھۍ اور تَمہِ ساتہٕ گٔے یِیٖٮتیٛاہ حالات خراب زِ مطلب أسۍ چھِنہٕ وُنہِ تہِ ہیٚکان أکِس اَکھ سۭتۍ کَتھ کٔرِتھ حتیٰ کہِ أسۍ ٲسۍ زَن واریاہ زیادٕ کٕلوز سُہ اوس مےٚ رِشتہٕ دار سُہ اکھ نَفر تہِ باسیٛو مےٚ اِنسانَس گژھہِ یہِ چیٖز ہَمیشہٕ خیالَس منٛز آسُن زِ پَننہِ کَمزوٗری گژھیٚن نہٕ بیِٚیِس ہاونہِ کِہیٖنۍ تہِ بیٚیہِ باسیٚو مےٚ یوٗتاہ اِنسان کٲنسہِ وقت چھُ دِوان تیٛوتاہ چھُ تٔمِس اِنسان سُنٛد ویلیٛو تٔمِس بیٚیِس انسان سٕنٛدۍ زِندگی منٛز گُزرُن لوٗکن گژھہِ نہٕ زیادٕ ٹایم دیٛن کیٚنٛہہ تِکیٛازِ تِمَن لوٗکن چھُنہٕ پتہٕ تٔمِس اِنسان سُنٛد ویلیٛوٗ روزان کیٚنٛہہ یُس یِمَن واریاہ زیادٕ میسر چھُ آسان لوٗکَن گژھہِ نہٕ اَمہِ موٗجوب روزُن زیادٕ میسر کِہیٖنۍ